پانژن ڈِسٹرکن ہنٛد ناو حظ چھِ اتھۍ پٲٹھۍ ڈسٹرک بارہمولا چھُ اکھ ڈِسٹرک ڈِسٹرک سرینگر چھُ اکھ ڈِسٹرک إں ڈِسٹرک بڈٕگام حظ چھُ اکھ ڈِسٹرک إن ڈِسٹرک بانڈی پورہ چھُ اکھ ڈِسٹرک ڈِسٹرک اننت ناگ حظ چھُ بیاکھ ڈِسٹرک